مےٚ ہسا چھِ گَرِ اَکھ گاو ییٚلہِ بہٕ صُبحس نیٚنٛدرِ چھُس وۅتھان بہٕ ہسا چھُس أمِس گاسہٕ ترٛاوان خٔج پھل دِوان فیٖڈ دِوان کَمہٕ دِوان بہِ ہسا چھُس أمۍ سُنٛد واریاہ خیال تھاوان أمِس ہسا چھِ أسۍ کَران کٲم ییٚلہِ ہسا یتھٕ پٲٹھۍ أسۍ پانس چھِ کھٮ۪ن چٮ۪ن کھٮ۪وان تِتھٕے پٲٹھۍ ہسا چھِ أمِس تہِ أسۍ ٹایمہٕ پتہٕ ٹایمہٕ دِوان أمِس ہسا چھِ یِتھُے کاہ ساڑٕ کاہ چھِ بجان پتہٕ ہسا چھ أمِس أسۍ دِوان بیٚیہِ کَمہٕ خٔج پھل گاسہِ ہسا چِھِس ترٛاوان پتہٕ ہسا چھِ أسۍ ترٛیش تہِ دِوان أمِس بیٚیہِ بیٚیہِ ہسا ییٚلہِ پتہٕ ٹایم چھُ بیٚیہِ کیٚنٛہہ گَژھان پتہٕ چھِ أمِس أسۍ دِوان ژور بجے ہیٛوٗ ترٚے ترٛیش چھِس دِوان کَمہِِ چھِس دِوان فیٖڈ چھِس دِوان گاسہِ چھِس ترٛاوان اَمہِ پتہٕ ہسا چھِ شام شام ٹایمس تہِ ہسا چھِ أمِس أسۍ گاسہٕ ترٛاوان فیٖڈ دِوان کَمہٕ دِوان بیٚیہِ ہسا چھِس گوڑ تہِ دِوان بیٚیہِ بیٚیہِ ہسا چھِ أمِس أسۍ دۄد تہِ ہیٚوان یُس أسۍ مختلف قٍمتس چھِ کِٕنان بیٚیہِ چھ ییٚمہٕ ساتہٕ تہِ أمِس کیٚنٛہہ صحتس واتہِ کانٛہہ اَثر واتٮ۪س تَمہِ ساتہٕ چھِ أسۍ ڈاکٹر بُلاوَن ڈاکٹر ہسا چھِ أمِس کَران واریاہ زیادٕ تھَوان أسۍ ہسا چھ أمِس دِوان دوا دوا کیٚنٛہہ ییٚمہِ ساتہٕ أمِس صحت کیٚنٛہہ ناساز گَژھِ تَمہِ ساتہٕ چھِ أمِس أسۍ دَوا دِوان بیٚیہِ ہسا چھِ